یۄس ہَسا میٛٲنۍ فٮ۪ورِٹ چنل چھِ تتھ چھُ ناو کشمیٖر ٹی وی یہِ ہسا چھِ اکھ سوٚتھ اکھ سۄ اکھ چنل ییٚمہِ ہسا بہٕ وارِیاہ زیادٕ ماٹِویٹ کٔرٕس بہٕ ہسا ٲسٕس گۄڈٕنِچ نِچ کامہِ اَمہِ پٮ۪ٹھ ہیٚچھان دۄہ کھۄتہٕ دۄہ ہیٚچھ مےٚ اتھ پٮ۪ٹھ یہِ اوس مےٚ ہیٚچھناوان بیٚنان اوسُم وونہِ ہیٚچھناوان نِکۍ نِکۍ پٮ۪ٹٲرنٕز ٲسٕس بہٕ بناوان بہٕ ٲسٕس اکھ پٮ۪ٹھ لٮ۪سہٕ بناوان گوٚو أمۍ ہَسا کٔرنس بہٕ تیٖژاہ ماٹِویٹ کہِ أکِس لۅکٹہِ پیٖنٛتہِ پٮ۪ٹھ ہَسا وٲژٕس بہٕ أکِس بَڈٮ۪ن چیٖزن پٮ۪ٹھ گوٚو مےٚ سا ہیوٚچھ اتھ پٮ۪ٹھ وارِیاہ زیادٕ چیٖز یہ ہسا چھِ سۄ اکھ مےٚ فیٚورِٹ چنل ییٚمہِ ہَسا میٛٲنۍ زنٛدگی بنٲو آسان تہٕ مےٚ سا ہیوٚچھ اَمہِ سۭتۍ وارِیاہ زیادٕ تہٕ مےٚ ہسا کمٲو پنٕنۍ پۅنٛسہٕ ییٚلہِ ہَسا بہٕ گۄڈٕ گۄڈٕ ٲسٕس ہیٚچھان پیٖنٛتہِ پیٖنٛتہِ تَمہِ دۄہ اوس نہٕ مےٚ تیٛوٗتاہ تَگان کیٚنٛہہ مےٚ اوس تھوڑا کمٕے تَگان مگر دۄہ کھۄتہٕ دۄہ ییٚلہِ بہٕ اتھ چنلہِ پٮ۪ٹھ آیس اَتھ ییٚلہِ ٲس ییٚتہِ کشمیٖر ٹی وِی چنل چھےٚ أمۍ ہیٚچھنٲونس بہٕ وارِیاہ زیادٕ گوٚو بہٕ ہسا ٲسٕس گۄڈٕ اوس نہٕ مےٚ تگان کیٚنٛہہ دۄہ کھۄت دۄہ ہسا کٔر مےٚ کٲم مےٚ ہسا لاجہِ اَمہِ پٮ۪ٹھ ہیٚچھِتھ بنیان تہِ وُنہِ گوٚو أمۍ ہَسا ہیٚچھنٲونس بہٕ کہِ کَٹِنٛگ کِتھٕ پٲٹھۍ چھِ کَران سِٹِچنٛگ کِتھٕ پٲٹھۍ چھِ کَران صِرف بیٚنان وُنُن نہٕ کیٚنٛہہ مےٚ ہسا لٲگۍ ٹیلرنٛگ تہِ اَمہِ سۭتۍ کَرٕنۍ گوٚو مےٚ ہسا لٲگۍ دۄہ کھۄتہٕ دۄہ پَلو تہِ سُوٕنۍ یا ییٚمہِ سۭتۍ اَمہِ سۭتۍ ہَسا ہیٚچھ مےٚ کٹِنٛگ تہِ کَرٕنۍ بیٚیہِ ہسا ہیٚچھ مےٚ وارِیاہ وارِیاہ کامہِ یِمو سۭتۍ مےٚ فٲیدٕ میلاو غرض چھُم کہِ یہِ چنل چھِ سۄ اَکھ چنل ییٚمۍ ہَسا میٛٲنۍ میٛون سوشل میٖڈیاہس پٮ۪ٹھ وارِیاہ زیادٕ انٛٹرٛسٹہٕ بڈیو گوٚو پتہٕ ہسا گٔے مےٚ پنٕنۍ چنل لیٖژاہ کٔر مےٚ سۅ بڈٲو مےٚ سۄ سۅ ہسا پتہٕ ہسا آیس بہٕ اِنسٹاگرٛامس پٮ۪ٹھ تہِ فیس بُکس پٮ۪ٹھ تہِ گوٚو مےٚ سا کٔر یہِ چنل وارِیاہ شِیر باقین باقین چنلن پٮ۪ٹھ اگر أسۍ کَرو کتھ اِنسٹاگرٛامس پٮ۪ٹھ تہِ کٔر مےٚ یہِ پتہٕ فیس بُکس پٮ۪ٹھ تہِ کٔر مےٚ یہِ تہٕ اَمہِ سۭتۍ ہَسا میلو باقین تہِ فٲیدٕ یِم باقٕے چھِ تِمو تہِ ہَسا تُل یِمو فٲیدٕ تِمن تہِ اوس گۄڈٕ کم کم تگاں پتہٕ ہَسا گٔے تِم اَمے چنلہِ سۭتۍ ماٹِویٹ تہٕ تِمو تہِ ہَسا ہیوٚچھ اَتھ پٮ۪ٹھ وارِیاہ اگر أسۍ کَتھ کَرو اتھ منٛز چھِ تِم تِم چیٖز یِم ہَسا پرٛتھ کٲنٛسہِ أکِس چھِ فٲیدٕ دِوان گوٚو اَمہِ سۭتۍ چھِ اِنسان کٹِنٛگ کَرٕنۍ ہیٚچھنۍ لیس لاگنٕز نٔے نٔے پیٹٲرٕن یِم بناوان چھِ کُنہِ تہِ ٹاپِکس ایکارڈِنٛگ اگر اَسہِ کانٛہہ چیٖز چھُ کَرُن لایِک مطلب أسۍ چھِ کَران فردٕ کٲم چھِ کَران تتھ تتھ متعلق تہِ اگر اِنسانس کانٛہہ زان زانُن اوس یَژھان تہٕ یہِ چنل ٲس ہیٚچھناوان یا باقٕے باقٕے چیٖز چھِ کٲنٛسہِ اوس ٹیلرِنٛگ مُتعلِق کیٚنٛہہ ہیٚچھِنۍ کیٚنٛہہ کٹنٛگ ہیٚچھِنۍ سِٹیٖچنٛگ ہیٚچھِنۍ تہٕ اتھ پٮ۪ٹھ ہیٚکہِ اِنسان آرام سان ہیٚچھنٲوِتھ یا کانٛہہ پٮ۪ٹٲرٕن چھِ بناوان کیٚنٛہہ وُڈٕن چیٖز ٲسۍ بناوان گوٚو یہِ سا اوس اَسہِ وارِیاہ زیادٕ ماٹِویٹ کَران گوٚو أمِس ساتہٕ ہَسا بنے پرٛتھ کٲنٛسہِ أکِس یُس بےروز گار اِنسان چھُ تٔمِس میلے اکھ ماٹِویٹر یہِ یُس ہَسا ہیٚچھناوان چھُ تہٕ اَمہِ سۭتۍ ہَسا میلاو وارِیاہ زیادٕ فٲیدٕ گوٚو سوشل میٖڈِیا یِمن چیٖزن منٛز یوٗز کَرُن چھُ وارِیاہ اصٕل شُکریہ